گامَن منٛز چھِ رُت ماحول آسان شَہَر کہِ کھۄتہٕ گامَن منٛز چھِ واراہ رُت ہوا آسان گامَن منٛز چھِ لُکھ واریاہ سیٚدۍ آسان شَہَر کہِ کھۄتہٕ گامَن منٛز چھِ زیادٕ شور آسان نہٕ کینٛہہ گامَن منٛز چھِ کھٮ۪ن چٮ۪نٕکۍ چیٖز واریاہ سَستہٕ آسان